سانٛگٕس چھس بہٕ پَسنٛد کَران یِم لِسنِنٛگ سانٛگٕس چھس بہٕ گؠوُن چھُ یُس بوزُن چھُ آسان سُہ چھس بہٕ بوزان سُہ چھس بہٕ پَسنٛد کران بیٚیہِ چھس بہٕ کٲشر سانٛگٕس زیادٕ تَر پَسنٛد کَران فیورِٹ سِنگَر چھ مےٚ اِشفاق کاوا یاوَر وانی عظمہ شَفیع ریٖشی سکیٖنا بشیٖر تیل بٔلۍ عدِل گُریزی عمر نظیٖر یِم چھِ واریاہ سِنگَر یِم مےٚ پَسنٛد چھِ خاص کَر چھُ وٕنکیٚس سٲنِس سَماجَس منٛز تٔھج کاد چَلان تٔھج کادَس منٛز متعلق چھِ أسۍ وَنان کٲشِر گؠوٕنۍ اکھ تَتھ منٛز چھس بہٕ یی یَژھان وَنُن کہِ سُہ چھُ یہِ زِ تَتھ منٛز چھِ آسان اَگر أکِس کورِ آسہِ تھل پتہٕ چھ تٔمِس پَنُن بوے یِوان وَننہِ اَسہِ یہِ تھل کَرنہِ بوے چھُس یِوان سادنہِ مول موج چھُس یِوان سادنہِ تَتھ منٛز چھُ سُہ یی وَنان کہِ تٔھج اگر پَرٕ پیٚیہِ ٹؠنشَن چھُنہٕ آسان ہیٚون کینہہ تھل چھِ بَنان گؠوان چھُس ژۄچہِ چھُس بَناوان سِنۍ چھُس رَنان واریاہ زیادٕ تہٕ یہوہے چھُ